ییٚلہِ أسۍ ہارٕس کَرہون چوٗز گۄڈنٮ۪تھ وٕچھو أسۍ بریٖڈ کُس چھُ سایِز کوٗتاہ چھُ ہارسَس بیٚیہِ گَژھِ وٕچھُن کٲم پَنٕنۍ ایٚکسپیٖریَنٕس کۭژاہ چھِ ہارٕس رایڈِنٛگ مَنٛز لیوَل آف ایٚکسپیٖریَنٕس کَرَو چٮ۪ک أسۍ أسۍ کَرَو پَنٕنۍ ایج تہِ چٮ۪ک أسۍ چھا اتھ قٲبِل کہِ أسۍ ہیٚکو ہارٕس رایڈِنٛگ کٔرِتھ یِم چھِ کینٛہہ چیٖز یِم أسۍ خَیال پَزَن تھاوٕنۍ